ہِنٛدوستانَس مَنٛز چھِ سٲری لَگ بَگ چاے سۭتۍ محبَت کَران اور کٔشیر مَنٛز تہِ چھُ بِلکُل چایہِ ہُنٛد اکھ نَشہِ لُکَن آسان تہٕ کٔشیر مَنٛز چھُ اَکثَر یُس زَن مَشہور چاے سۄ گٔے نُن چاے یُس زَن أسۍ تراوان چھِ گۄڈے ترٲوٕس چاے پٔتی یوٚس ترٲوٕس آبَس مَنٛز سۄ گَرمیو ییٚلہِ سۄ نیرِ تَتھ چھِ پیٚوان فُل تراوٕنۍ سۭتۍ سوڈَر ترٲوٕس سۭتۍ امہ پَتہٕ کٔرٕس کٲم ترووُس دۄد وۄد نوٗن ووٗن دِژٕس گریٚکھ ویٚکھ یُتھے تَتھ گریٚکھ کھَسہِ فُل أڑۍ ٲسۍ بونٛٹھ ٲسۍ سَموارَس بَران وۄنۍ چھِ نہٕ سَموارَس بَران کینٛہہ وۄنۍ چھِ گیسَس ویسَس پٮ۪ٹھٕے زالان پَکنو وُکھ کار اور یِتھ پٲٹھۍ چھِ بَنان اَسہِ نُن چاے لِپٹَن چاے ہُنٛد طریقہٕ چھُ یُہے زٕ تَتھ مَنٛز چھِ أسۍ کَران گۄڈے کٲم آب تروو آبَس مَنٛز ترٲو لِپٹَن چاے پٔتی سُۄ یُتھے درایہِ فُل ترووُس کھَنٛڈ ونٛڈ ترووُس سۭتۍ پَتہِ چھِ تٔتھۍ مَنٛز تراون أسۍ کیٛاہ چھِ یَتھ وَنان یہِ سا یہِ دۄد وۄد ترووُس کھَنٛڈ ترووُس دۄد ترووُس دٕژٕس گریٚکھ یُتھے سُہ گٔے تَیار پھِر تہٕ چیے